گۄڈٕنیُک ییٚلہِ مےٚ آرڈَر کَرییے سُہ اوس واریاہ زیادٕ اَصٕل بہٕ گوس واریاہ زیادٕ خوش کیٛازِکہِ گۄڈٕنیُک آرڈر ییٚلہِ مےٚ کوٚر مےٚ کوٚر اَکھ چِیَر بیٚیہِ کوٚرُم ماوُس ماوُس چِیَر کَرے مےٚ آرڈر بیٚیہِ کیٖبورڈ کَرے مےٚ آرڈَر تہٕ سُہ ووت واریاہ اَصٕل پٲٹھی ٹایمہٕ برٛونٛٹھٕے ووت بیٚیہِ مطلب یہِ نہٕ کیٚنٛہہ ڈِلے گوٚو یا کانٛہہ چیٖز گوٚو اگر یِمو ووٚن أسۍ سوزو تۄہہِ یہِ دَہَن دۄہَن منٛز یا پنٛدہَن دۄہَن منٛز یِمو سوٗز سُہ سَتنٕے دۄہَن منٛز شٮ۪نٕے دۄہَن منٛز پَتہٕ بیٚیہِ اوس تَتھ واریاہ زیادٕ ڈِسکاوُنٛٹ تہِ گوٚو تَتھ واریاہ اَصٕل بہٕ تہِ گوس خوش مےٚ دوٚپ یے نہ واریاہ اَصٕل چیٖز چھُ یہِ تہِ کیٛازکہِ گۄڈٕنٮ۪تھ اوس نہٕ بہٕ بَروسہٕ کَران اَتھ پٮ۪ٹھ کیٚنٛہہ بہٕ اوس باسان خبر کیٛاہ مہ گَژھِ یا ہُہ چیٖز یہِ چیٖز بیٚیہِ پونٛسہٕ دِتۍ مےٚ یِمَن ییٚلہِ مےٚ چِیَر کیٖبورڈ تہٕ ماوُس روٚٹ اَمہِ پَتہٕ دِتۍ مےٚ یِمَن پونٛسہٕ توٚتَن تامَتھ دیُت نہٕ مےٚ یِمَن کِہیٖنۍ تہٕ گۄڈٕنیُک اٮ۪کٕسپیٖریَنٕس یُس مےٚ روٗد پرٛوٚڈَکٹ یُس مےٚ آن لایِن آرڈَر کوٚر سُہ روٗد واریاہ زیادٕ اَصٕل تہٕ بیٚیہِ یۄس تَتھ پیکیجِنٛگ ٲس چِیَر یۄس ٲس سۄ تہِ ٲس بَنٛد ڈَبَس منٛز کیٖبورڈ اوس سُہ تہِ اوس اَصٕل پٲٹھۍ بَنٛد ماوُس اوس سُہ تہِ اوس اَصٕل پٲٹھۍ بَنٛد مان ژٕ بہٕ گوس واریاہ زیادٕ خوش بیٚیہِ مےٚ پونٛسہٕ رٔٹۍ یِمو ییٚلہِ مےٚ چیٖز رٔٹۍ لٲگِکھ تَمہِ پَتہٕ ووٚنُکھ دوٚپُکھ اَتھ چھَو گیرٮ۪نٛٹی ویرٮ۪نٛٹی تہِ اَصٕل پٲٹھۍ چیرِ تہِ کیٖبورڈ ماوُس تہِ گَژھیو خراب تیٚلہِ بَدلٲیزیو گۄڈٕنیُک اٮ۪کٕسپیٖریِنٕس روٗد مےٚ واریاہ زیادٕ اَصٕل